ہیٚلو وعلیکُم اَسلام آ أسۍ چھِ جِم ٹرینر تَمہِ خٲطرٕ چھُو تۄہہِ کَرٕنۍ کٲم تَمہِ خٲطرٕ چھُو تۄہہِ دۄد کھٮ۪ون بیٚیہِ چھُو کھٮ۪ون ٹھوٗل بیٚیہِ چھُو کھٮ۪ون کیلہٕ بیٚیہِ چھُو کھٮ۪ون فرٛوٗٹٔس تہٕ تِمَے لَگنو تۄہہِ ضروٗرت اَتھ اٮ۪گزرسایِز کَرنَس دوران ٹرٛٮینِنٛگ کَرنَس دوران اَدٕ سا